بہٕ وَنہو تۄہہِ راتھ اوٚن مےٚ ٹیب اوٚپوُک بہٕ اوسُس اوترٕ پٮ۪ٹھ ژھانڑان وارِیاہ ٹیب کٔرۍ مےٚ مطلب سٔرٕچ اِنٹرنٮ۪ٹس پٮ۪ٹھ تہِ کُس ٹیب انہٕ بہٕ تتھ منٛز اوس سیمسنٛگ آی فونُک یُس زن اٮ۪پٕل آی پیڈ چھُ یہِ اوٚپوک آی پیڈ تہِ اوس پَتہٕ کوٚر مےٚ فاینٔلی چوٗز اوپوک آی پیڈ اگر أسۍ وٕچھو اَکھ چھِ یہِ اِکونامِکلی مطلب بَجٹَس منٛزٕے چھِ یہِ رۄپیَس اَرداہَن ساسَن مِلیو مےٚ یہِ دہ آنٛچہِ چھِ اَتھ سِکریٖن بیٚیہِ چھِ یہِ وارِیاہ لوٚت یَپٲرۍ چھِ یہِ سِلِم تہِ اگر أسۍ وٕچھو أتھۍ کَمپیرزَنَس منٛز اگر أسۍ کَرو سیمسَنٛگ سیمسنٛگُک اوس یِوان سُہ اوس یِوان وُہَن ساسَن

تَتھ اوس کیٛاہ چھِ وَنان یَتھ ژُہٲٹھٕے جی بی رام یُس زَن چھِ یَتھ اوس اَکھ ہَتھ تہٕ اَٹھووُہ جی بی تَمِچ بٮ۪ٹری ٲس پانٛژتٲجی شیٚتھ ایم پی ایچ ییٚمِس چھِ ایم اے ایچ ییٚمِچ چھِ دُسَتَتھ شیٚتھ ایٚم اے ایٚچ گوٚو یِہوے مِلیو مےٚ بَجٹہٕ حِساب اگر وٕچھو یُس زَن سیمسَنٛگ مٮ۪لِہا مےٚ پَتہٕ ژَتجی ہَن ساسَن پَنٛژٕہن ساسَن سُہ ملیو مےٚ اَرداہَن ساسَن